یِم بالٲیی علاقہٕ چھِ کۄپواراہَس منٛز تِمَن ہٕنٛدۍ مکان چھِ تِم چھِ آسان بۄن پَچیوٗ بَنٲیِتھ پٮ۪ٹھٕ آسان گاسوٗ پَش تِمَن تِمَن چھِ واریاہ مُشکِلات پٮ۪وان وٕچھہِ زِ واریاہ تکلیٖف پٮ۪وان گژھان تِمَن تِمَن مَکانَن منٛز زِ ییٚلہِ پَتہٕ أسۍ بۄن بۄن چھِ وَسان کۄپوارہ ڈِسٹرٛکَس منٛز یِم تَتہِ چھِ واریاہ زیادٕ اصٕل مکان بَنٲیِتھ تِمَن واریاہ زیادٕ اصٕل امیٖر بیٚیہِ چھِ ییٚتہِ سٲری اِنڈِپٮ۪نٛڈٮ۪نٛٹ زِ مطلب ییٚتہِ چھِنہٕ کانٛہہ ہَے رٮ۪نٹَس وٮ۪نٹَس پٮ۪ٹھ آسان ییٚتہِ چھِ سارنِیَن پَن پَنُن زٔمیٖن آسان پَن پَنُن مکان آسان پَن پَنُن وٲر آسان بیٚیہِ چھِ سارنٕے پَن پَنٕنۍ نٮ۪صپَن چھِ آسان پَن پَنٕنۍ نوکری زِ یِمن لۄکچارَس پوٚرمُت آسہِ تِمَن تہِ کَتہِ بَنہِ نوکری تِم تہِ چھِ آسان یِم لاپَروا آسان